وعلیکُم اسلام خٲرٕے چھِ حظ ژٔنٛدٕروار ہا ٹھیٖک حظ چھُ بہٕ وُِچھِ اگر بہٕ مۄکُل اوسُس تَمہِ دۄہ تہٕ کیٚنٛہہ چھُ نہٕ بہٕ یِمہٕ اَدٕ